اَسلامُ علیکُم مےٚ حظ چھِ پالک تہٕ ژامَن چھِ مےٚ واریاہ زیادٕ پَسنٛد پالک تہٕ ژامَن چھَس بہٕ تقریٖباً ہفتَس منٛز اَکہِ دۄہ کھیوٚن پَسنٛد کَران تہٕ مےٚ چھِ ساروے منٛز زیادٕ پَسنٛد پنٛنہِ مٔمی ہِنٛزۍ رٔنۍمٕژ پالک پالک بیٚیہِ چھَس بہٕ زیادٕ پنٛنہِ وارِ منٛز یوٚس اَسہِ پالک نیران چھِ سوے کَران مےٚ پرٛٮ۪فَر کھیٚنۍ تِکیٛازِ تَتھ چھُ مَزٕ آسان واریاہ زیادٕ یَتھ أسۍ پنٛنِس آنٛگنَس منٛز وارِ منٛز چھِ آسان پالک بیٚیہِ چھِ میٛٲنۍ مٔمی چھےٚ رَنان تہِ تَتھ واریاہ اَصٕل سۄ چھِ تَتھ واریاہ چیٖز گَنٛڈٕ روٚہَن ترٛاوان سۭتۍ بیٚیہِ چھِ سُہ مطلب ییٚلہِ گَنٛڈٕ تیار آسان گژھنَے یَتھ منٛز وارِ منٛز آسان تِمَن ہُنٛد سُہ پُژھ چھِ تِمَن تَتھ وَنان سُہ ترٛاوان سۭتۍ مےٚ بیٚیہِ یِم یَتھ کیٛاہ وَنان روٚہنُک تیٖل سُہ مطلب تیار آسان گژھنَے چھُ وارٮ۪ن منٛز تَمیُک سُہ پُژھ نیوٗل سُہ چھِ تَتھ سۭتۍ ترٛاوان تَتھ بیٚیہِ چھِ سۄ أدرَکھ ترٛاوان پرٛٮ۪تھ کُنہِ سِنِس سۭتۍ تمہِ سۭتۍ چھےٚ سۄ وَیوٕنۍ تہِ گژھان مَزٕ تہِ چھُ تَتھ واریاہ زیادٕ گژھان اَکھ چھُ مےٚ مَزٕ تہِ چھُ مےٚ پالکہِ واریاہ زیادٕ لَگان امہِ علاوٕ چھُ پالکہِ منٛز آیرَن آسان تہٕ سۄ چھِ مان ژٕ واریاہ زیادٕ وَیوٕنۍ گژھان آیرَن رِچ چھِ سۄ آسان تَمہِ سۭتۍ چھُ مطلب اگر کٲنٛسہِ خوٗنٕچ کٔمی آسہِ تٔمِس پَزِ پالک کھیٚنۍ تَمہِ سۭتۍ چھُ تٔمِس واریاہ زیادٕ فٲیدٕ مِلان تہِ اگر ہفتَس منٛز دۄیہِ لَٹہِ ترٛیٚیہِ لَٹہِ کھیٚیہِ ییٚمِس خوٗن کَم آسہِ پَتہٕ کھے پالک تہٕ تٔمِس چھُ تَمہِ سۭتۍ واریاہ فٲیدٕ مِلان مےٚ ٲس پانَس آسان منٛزٕ خوٗنٕچ کٔمی تہٕ پَتہٕ اوس مےٚ ڈاکٹرٛن دوٚپمُت دوٚپمُت اوسُن پالک ٲسۍ زِ کھٮ۪وان وۄنۍ چھُ مےٚ مطلب عادتھ تہِ گوٚمُت تہٕ خۄش تہِ چھِ مےٚ واریاہ زیادٕ گژھان وۄنۍ وۄنۍ چھَس بہٕ واریاہ پرٛٮ۪فَر کَران یہِ پالک کھیٚنۍ ہفتَس منٛز چھَس بہٕ تقریٖباً اَکہِ لَٹہِ دۄیہِ لَٹہِ کھٮ۪وان پالک ضٔروٗری مےٚ چھُ مَزٕ تہِ تَتھ واریاہ زیادٕ لَگان تہٕ بیٚیہِ چھُ فٲیدٕ تہِ باسان مےٚ تَتھ چھِ واریاہ زیادٕ تہٕ خاص کَر أکِس زنان مٔنٛڈِس پَزِ کھیٚنۍ پالک تہٕ پالک چھِ واریاہ وَیوٕنۍ سیُن تہٕ بیٚیہِ چھُ تَتھ مَزٕ تہِ اگر مَزٕ تہِ وٕچھو تَمیُک مَزٕ تہِ چھُ پالکہِ واریاہ زیادٕ آسان تہٕ بیٚیہِ اگر رٔنِتھ تہِ ییٚلہِ اَصٕل پٲٹھۍ آسہِ تیٚلہِ چھُ تَتھ واریاہ ٹیسٹ یِوان شُکریہ